محمد ٲسِم اَسلام علیکُم تُہۍ ؤنِو حظ مےٚ پانَس مُتعلِق تُہۍ روزان کَتہِ چھُو بَچپَن کِتھ پٲٹھۍ چھُو تۄہہِ گُزورمُت مٲلِس کیاہ چھُو ناو تہٕ پڑٲے قٕسمٕتۍ تانۍ چھو کٔرمٕژ تۄہہِ تہٕ اَتھ سۭتۍ سۭتۍ ؤنِو تُہۍ مےٚ وٕنکؠس کیٛاہ چھُِو تُہۍ کَران اَسلام علیکُم گۄڈنؠتھٕے مےٚ حظ چھُ ناو محمد عاسِم بہٕ چھُس روزان کیلم بوزگام یُس ہسا ڈسٹرک کۄلگٲم کۄلگٲمِس منٛز چھُ یِوان گۄڈٕنٮ۪تھٕے ونہو بہٕ تۄہہِ مےٚ چھُ دٔیمہِ تام پوٚرمُت اِسلٲمیا اسلامیا ماڈل پبلک ہاے سکوٗل ہابلی شَیَس منٛز پتہٕ ہسا چھُ مےٚ کوٚرمُت جوٚین ییٚتہِ گورمینٹ ہایر سیکنڈری بٔہمہِ تانۍ چھُ مےٚ اَتہِ میڈِکل سبجکٹ روٚٹمُت تہٕ کوٚر مےٚ بٔہمہِ تانۍ اَتہِ پاس پتہٕ ہسا گٔے مےٚ سِلیکشن اۭں اِنجیٖنرِنٛگ کالیجس منٛز تَتہِ ہسا کٔر مےٚ انجیٖنیرنگ تہٕ وٕنکیٚس چھُس بہٕ کران پریپریشن بیٚیہِ ہسا چھُ یُس ہسا فادر مےٚ چھُ سُہ ہسا چھِ ٹیٖچر سُہ ہسا چھِ پرٛیویٹ ٹیٖچر بیٚیہِ ہسا چھُ مٔمی تٔمِس ہسا چھُ ناو نگیٖنا نگیٖنا اختر یِتُے حظ اوس